مےٚ سا چھِ فخٕر پنٛنہِ پانُک تِکیٛازِ بہٕ ہَسا چھُس اَکھ ہٮ۪لٕتھ کِیَر پرٛووایڈَر بہٕ ہَسا چھُ بہٕ ہَسا چھُس لُکَن خدمت کَران بٮ۪مارَن چھُس بہٕ خدمت کَران بیٚیہِ یِم لوٗکھ ہسپَتالَن اَندر چھِ دٲخِل آسان تِمَن ہَسا چھُس بہٕ خدمَت کَران میٛٲنۍ بٔڑ اٮ۪کامپلِشمٮ۪نٛٹ ہَسا چھِ بہٕ ہَسا چھُس بَچا لوٗکَن ہُنٛد زُو تہٕ جان تہٕ یہِ ہَسا چھِ میٛٲنۍ اَکھ بٔڑ اٮ۪کامپلِشمٮ۪نٛٹ بیٚیہِ ہَسا چھِ مےٚ بیٚیہِ ہَسا چھُس بہٕ یَژھان لوٗکَن مَدَت کَرُن نیچرٔلی تہٕ سُہ ہَسا چھِ اَکھ عِبادت یُس ہَسا میٛانہِ خٲطرٕ فخرٕچ کَتھ چھےٚ بیٚیہِ ہَسا چھُس بہٕ غریٖب لوٗکَن مَدَت کَران یورٕ تام مےٚ پانَس مُنٲسِب چھِ باسان بیٚیہِ یور تام مےٚ طاقت چھِ آسان تور تام ہَسا چھُس بہٕ لوٗکَن مَدَت کَران تہٕ بیٚیہِ ہَسا چھُس بہٕ پَران تہِ اَصٕل پانَس فخٕر چھِ

بَہٕ ہَسا چھُس اَکھ نٔرسِنٛگ اٮ۪مبیسڈَر وٕنۍکٮ۪نَس تَمیُک تہِ ہَسا چھِ مےٚ واریاہ زیادٕ فَخٕر تہٕ بیٚیہِ ہَسا چھِ کینٛہہ ڈرٛیٖمٕز مےٚ لایفہِ منٛز لایِک لایِک بہٕ ہَسا گوٚژھ نٔرسِنٛگ آفِسَر بَنُن تاکہِ بہٕ کَرٕہا لوٗکَن مَدَت غریٖبَن مَدَت تہٕ بیٚیہِ ہٮ۪کا بہٕ تِمو سۭتۍ مطلب کینٛہہ ڈرٛیٖمٕز چھِ یِم آفٹَر سٔروِسٕے گَژھان پوٗرٕ تِم پوٗر کر